بَسہِ منٛز چھُس بہٕ واریاہن جایَن گوٚمُت ییٚلہِ ٲسۍ گۄڈٕ لَکچار اوس لَکچارَس اوسُس بہٕ پرٛٮ۪تھ ساتہٕ کُن تہِ آسہِ ہا گژھُن اِنسان اوس بَسے کھَسان چاہے تِم زٕ کِلوٗ میٖٹر آسہِ ہنہٕ دہ کِلوٗ میٖٹر آسہِ ہنہ بَسہِ منٛز چھُ یہِ اگر وٕچھو بَسہِ ہُنٛد سفر یُس اوس تَتھ تہِ ٲسۍ واریاہ فٲیِدٕ گۄڈٕنِچی کَتھ ٲس پنٛژاہن نفرن سۭتۍ اوس اِنسان سفر کَران پنٛژہن نفرَن سۭتۍ اوس ہیٚکان مُلاقات کٔرِتھ پنٛژہن نفرَن سۭتۍ اوس کَتھ باتھ ہیٚکان یورٕ یہِ بوٗزِتھ ؤنِتھ اورٕچ بوٗزِتھ یورٕچ ؤنِتھ

اَتھ منٛز اوس بیٛاکھ چیٖز آسان یہِ زِ اَتھ منٛز اوس کَنڈٮ۪کٹَر اوس آسان یُس زَن کٔلیٖنَر اوس سُہ اوس یِوان کِراے رَٹنہِ اَکھ الگ نفر ڈرٛایوَر گوٚو اَکھ کٔلیٖنَر گوٚو بیٛاکھ سُہ اوس یِوان پرٛٮ۪تھ کٲنٛسہِ نِش واتان توٚتنٕے سیٖٹہِ پٮ۪ٹھٕے اوس سُہ اوس رَٹان کِراے سفرَس دوران گاڑِ ڈرٛیوَر سیٖٹ ٲس آسان بٕتھِ کَنۍ ڈرٛیورَس نِش ٲسۍ بٕتھِ کَنہِ بیٚہوان کینٛہہ خلق تِم ٲسۍ یِمَے زِٹھۍ زِٹھۍ مٲنۍ تو تُہۍ تِم ٲسۍ بٕتھِ کَنۍ بیٚہوان اور تَتہِ پٮ۪ٹھ اوس تِم خیال تھَوان پٔتھۍ کِنۍ کُس کیٛاہ چھُ کیٚمہِ آے چھُ ڈرٛیوَر سۭتۍ اوس دربارہ آسان تِمنٕے اوس آسَن کَنٹرٛول تِمَے وَنہِ ہن ڈرٛیوَرس وارٕ وارٕ پَکھ تیز پَکھ ہُہ کَر یہِ کَر بیٚیہِ اوس بٕتھِ یِوان درٛیوَر شیٖشہِ مٔنٛزۍ یُس بٔتھیُم شیٖشہِ فرنٛٹ شیٖشہِ تَپٲرۍ ٲسۍ تِم وٕچھان تِمَن ٲس نہٕ گردَن وَردَن تھکان یا کینٛہہ تِم ٲسۍ مطلب یِوان زِٹھۍ ماننہٕ باقٕے اوس سیٖٹَن ٲس آسان دۄہَس ترٛےٚ ترٛےٚ تہِ بیٚہوان زٕ زٕ تہِ بیٚہوان وَنہِ ییٚمِس شوق اوس آسان نٮ۪بر ٲسۍ گژھان پِکنِک ٲسۍ گژھان أسۍ تَتھ منٛز پَتہٕ ٲسۍ دارِ کِنۍ ٲسۍ کَران پرٛٮ۪فَر بِہُن تِکیٛازِ نیٚبرِم وٕچھو سیٖنرِیا ویٖنرِیا بیٚیہِ وٕچھان خلق ٲسۍ اَسہِ چھِ بَسہِ منٛز گاڑِ منٛز گٔے اورٕچ سیٖنرِیا وٕچھو تَمہِ موٗجوٗب ٲسۍ کَران بیٚیہِ پرٛٮ۪فَر بیٚیہِ ہوا وَوا یِوان فرٛٮ۪ش ہَوا اوس یِوان دارِ کِنۍ تَمہِ موٗجوٗب ٲسۍ کَران پرٛٮ۪فر دارِ ہِنٛدی سایڈَس بِیٚہنَس پَتہٕ آسہِ ہا کینٛہہ ٹھیلہٕ کینٛہہ آسہِ ہا گوٚب کیںٛہہ آسہِ ہا سامان وۄنۍ ٹٮ۪نشَن اوس نہٕ آسان سُہ اوس پیٚوان چھَتَس پٮ۪ٹھ ہیٚور ژھٕنُن ژھٕنے چھَتَس پٮ۪ٹھ تہٕ درٛایے اِنسان ٹٮ۪نشَن بغٲر وٕنہِ تہِ چھِ گژھان بَسَن منٛز چھُس بہٕ گژھان جیٚمہِ پٮ۪ٹھٕ دِلہٕ چھُس بہٕ تَران جیٚمہِ پٮ۪ٹھ بَسہِ منٛزٕے سِلیٖپَرَس منٛز بَسہِ منٛز بیٚیہِ چھُس بہٕ وۄنۍ اَتہِ پٮ۪ٹھ راجِستھان پٮ۪ٹھ جے پوٗر پٮ۪ٹھ برابر جھَلندَر تانۍ بَسہِ منٛز بَڑٕ اَصٕل لطف اوس یوان اَصٕل ایٚکٕسپیٖریَنٕس روٗز زندگی منٛز یِمَن چیٖزَن ہٕنٛز تہِ پٔچ بہرحال زندگی یِتھَے پٲٹھۍ یِم آسہٕ ڈِزَل اوس یِمَن بَسَن لَگان ڈِزَل گاڑِ آسہٕ یِم آسان ڈِزلَس پٮ۪ٹھ ٲسۍ یِم بَسہٕ پَکان کھَسان آسہٕ تِم کُنہِ جایہِ کیٛاہ چھِ اَتھ وَنان تِمَن دۄہَن آسہٕ یِمَے بَسَے وَسَے کھَسان زیادٕ پیٹرول پمپَن ویٹرول پمپَن بَسہٕ ٹرٛکہٕ لکچہِ گاڑِ آسہٕ یِتھَے پٲٹھۍ تِلہٕ پھِیوٗرہ ترٛاوُن زیادٕ آسٕے نہٕ گاڑِ زیادٕ آسہٕ یِمَے بَسہٕ وَسہٕ آسان بیٚیہِ مٮ۪ٹَڈار وٮ۪ٹَڈار آسان